یِم تہِ گیمہٕ چھِ تِم چھِ اکھ تِیُتھ رول ادا کران سانہِ زندگی منٛز یوٗتاہ پرُن لیٚکھُن ضروٗری چھُ تیوٗتاہ زیادٕ ضروٗری چھُ گیمز تہِ تِکیٛازِ ورزِش تہٕ گیمٕز چھِ انسانس تندرست تھاوان أسۍ کرو کتھ روٗرَل ایریاہٕچ گیم چھِ أسۍ أسۍ چھِ گِنٛدان کھو کھو چھِ گِنٛدان کبڑی چھِ گِندان یا کہِ والی بال چھِ گِنٛدان سانٮ۪ن لٔڑکن ہٕنٛز چھِ آسان زیادٕ خواہِش کہِ تِم گِنٛدان بیٹٕس یا کبڈی یا کہِ بیٚیہِ کینٛہہ کورِ چھِ زیادٕ کھۄتہٕ زیادٕ پریفر کران جالہٕ بیٹ گِنٛدُن کیٛازِ کہِ تِم چھِ زیادٕ أندرٕ کنی گِنٛدان تمہِ باپتھ چھِ أسۍ زیادٕ کھۄتہٕ زیادٕ أسۍ یِمٕے چیٖز گِنٛدان ییٚمہِ سۭتۍ انسان ٹھیٖک چھُ روزان یوٗتاہ ہا پر باقٕے چھُ ضروٗری تیوٗتاہ ضروٗری چھُ انسانس خٲطرٕ گیمٕز تہِ